یُس اَکھ اَسہِ منٛز سُومِنٛگ چھُ یَژھان ہیٚچھِنۍ تٔمِس چھُس بہ اَکھ گُذٲرِش کَران کہِ سُہ ہیٚچھِ گۄڈٕنٮ۪تھ سُومِنٛگ یِتھٕے کٔنۍ گژھِ نہٕ سُومِنٛگ کَرنہِ کیٚنٛہہ